یوٚتانۍ أکِس مُسلمان سُنٛد تعلق چھِ یِم یِم بُت بَناوُن چھُ منع آمُت کَرنہٕ سٲنِس اِسلامَس منٛز تہٕ مےٚ چھَنہٕ اَمِچ کانٛہہ ایٚکٕسپیٖریَنٕس کہِ یِم بَناوُن بُت بَناوُن کیٛاہ کِتھ کٔنۍ کیٛاہ چھُ